السلام علیکُم اہن حظ تُہۍ چھُو حظ ٹھیک بہٕ حظ چھِس یہِ صالِحہ تُہۍ چھُو نہٕ حظ ہُم شایِستہ یم یہِ چھُ پنُن موبایِل یہِ شاپ یِمَن حظ ییٚتہِ بازرٕ چھُ دُکان اۭں بہٕ حظ آیس بہٕ حظ آیس آز توتہِ تُہۍ آسوٕے نہٕ تتہِ مےٚ کریٚومو تۄہہِ فون تہِ واریاہ اہن حظ ایٚکچُلی اوس مےٚ موبایِل اکھ نِیُن کٲنسہِ ہیٚو حظ یُس اصٕل آسہِ مگر دہ ساس تامٕتھ کانٛہہ تہِ کُس حظ چھِ یِمو منٛز اصٕل تۄہہِ چھو پاے آسان تہٕ نہ ٹرنٛڈِنگ فون نہٕ کِہیٖنۍ یُس حظ اصٕل آسہِ یتھ بیک اپ بیٹری بیک اپ تہِ آسہِ اصٕل ریم تہِ آسیٚس اصٕل مےٚ چھُ سُے ضرورت بیٚیہِ حظ کیمرا ویمرا سورٕے کیٚنٛہہ مطلب یتھ سٲرِی فیچٲرٕس آسَن ٹھیک حظ چھِ کۭتِس تامتھ گژِھ مطلب دہَن ساسَن گژِھ حظ تیٚلہِ پتہٕ آ صبحس ٲسوٕ حظ اہن حظ اۭں صُبحس حظ یِمہٕ بہٕ اۭں بہٕ حظ چھس نتہ کیاہ بہٕ چھس تُہنٛز بہٕ چھس تۄہے نِش نِوان نتہٕ بازرٕ چھِ پایی تتہِ چھِ ہتھ دُکان مِلان مےٚ وون نہ بہٕ انہٕ تۄہے نِش تہٕ اکھ چھِ اِنسان کمفٲٹیبٕل تہِ کران فیٖل کورِ نِش تہٕ بیٚیہِ چھس بہٕ تۄہے نِش نِوان بہٕ حظ چھسو تۄہہِ یہِ صُبحس ٲسوٕ حظ تٔتی صُبحس ٲسوٕ حظ تُہۍ پانہٕ تٔتی سُے ڈایہِ بجہِ پتھ کُن بہٕ حظ کرہو تۄہہِ توتہِ فون ٹھیک حظ چھِ بہٕ حظ کر اِتسٕے گژِھ دہَن ساسَنٕے تامتھ گژِھ گژھن تُہۍ حظ تھیِزیٚو توتہِ وُچھتھ کُس ہیٚو فون چھِ تہٕ